ہیٚلو السلام علیکم تُہۍ چھُ حظ ٹیشٹ آف تِبت کے پی روٗڈ پٮ۪ٹھ آ مےٚ اوس اتہِ پیک کرناوُن چِلی چِکن صوبوتھٕے بیٚیہِ شیزوان نوڈٕلٕس اکھ پیکیٚٹ بیٚیہِ کٔستھ موموز اکھ تہٕ بیٚیہِ سِٹیمٕڈ موموز یہِ حظ انزیٚو تُہۍ ویٚوس لوکیشن جامعہ مسجد نِش آ بلکل اتھ منٛز تھایٚزو تُہۍ اکھ یم پیٚپسی حظ زٕ بیٚیہِ تھایٚزو سۄ مرژٕوانگن ژیٹینۍ اکھ زٕ پیکیٚٹ تھایٚزیٚو تم علاوے پہمتھ تۄہہ کوتاہ حظ ٹایم لگِوٕ لگ بگ یوٚتام واتنس ہے نہ حظ ترٛہ منٹ حے گوٚو زیادٕے پہمتھ دٔہن وُہَن منٹن منٛز ہیٚکوا تُہۍ أنتھ یہِ تِکیازِ مےٚ چھُ پوٚژھ أمس چھُ اُورۍ نیرُن تہٕ أمس گژھہِ ژیر تُہۍ کٔرِو وۄنۍ مہربٲنی پہمتھ تُہۍ أنِو وۄنۍ جلدی پہمتھ